ہاں کینٛہہ واریاہ حٕظ چھِ سانہِ وادی مَنٛز وادِیے کَشمیٖرَس مَنٛز یِم واریاہ زیادٕ پوپلیٹیشنَن مَنٛز تَرَقی چھِ واریاہ زیادٕ شرینَگر چھُ کُپوارا چھُ کُلگام چھُ اَننت ناگ چھِ بانڈی پورہ چھِ ہَنٛدوارہ چھِ کُپوارا چھِ یِم زَن یِم چھِ واریاہ ڈِسٹرک یِمن مَنٛز ڈِوَلَپمنٹ چھ واریاہ زیادٕ بیٚیہِ مُفیٖد چھُ کراوڈِڈ جایَن مَنٛز کراوڈِڈ سِٹِی یِم زَن آسان چھِ تِمَن مَنٛز چھُ فٲیدٕ یِہٕے زِ روزنُک فٲیدٕ چھُ یِہٕے زِ اکھ أکِس چھ اِنسان اَکار بَکار یِوان اَگَر کانٛہہ مُشکِل گَژھِ تمہِ ساتَن چھِ سٲری اِکوٹہٕ گَژھان سٲری چھِ اکھ أکِس مَدَد کَران تِم سٲری چھِ سٲری چھِ مَدَد کَران اکھ أکِس تہٕ کراوڈِڈ یِم زَن سٹیٖز چھِ آسان یِمَن مَنٛز روزُن تہِ چھُ واریاہ اَصل آسان اکھ أکِس مَدَد کَران اکھ أکِس نِش گَژھان یِوان گَژھان اکھ أکِس دُکھ درٕد سمجھان تہٕ نیٚگیٹِو آسپیٚکٹٕس چھِ یِہے کراوڈِڈ ایریاہَن مَنٛز یُس زَن روزُن چھُ نیٚگیٹِو آسپیٚکٹہٕ چھ آسان چھ گَژھان نویِز پولیٚوشَن شور چھُ آسان زیادٕ زَریٚر چھ واتان ییٚمہِ سۭتۍ یِم سٲنٛۍ بُزرگ وُزَرگ چھِ تِمَن چھ زَریر واتان تہٕ تمہِ پَتَن بیٚیہِ چھِ آسان یِم باقٕے جاناوَر تِمَن تہِ چھُ عَذاب گَژھان اِنسانَن تہِ چھُ عَذاب گَژھان باقٕے نویِز پوٚلیٚوشَن وَغیرہ چھُ آسان بیٚیہِ نہٕ کِہیٖنۍ بَس